سٲنِس بَنٛڈپوٗرَس منٛز چھِ مُلازمَت تہٕ پَنٕنۍ روزمَرہ زِندگی گُزارنٕکۍ واریاہ ذٔریعہِ مثلاً سٲنِس بَنٛڈپوٗرس منٛز چھُ گۄڈنٮ۪تھٕے ییٚتہِ چھِ زٔمیٖندٲری زٔمیٖندٲری چھِ واریاہَن لُکَن ہُنٛد عوزکہٕ تہِ ییٚتہِ تہٕ واریاہ لوٗکھ چھِ پَنٕنۍ روزمَرہ زندگی تٔتھی پٮ۪ٹھ پَکناوان بَنڈپوٗرِس منٛز چھِ کیٚنٛہہ اِنڈَسٹِرٛی تہِ بَنٲیِتھ ییٚتہِ لوٗکھ پَنُن پَنُن مُلازمَت چھِ کَران تہٕ پَنٕنۍ پونٛسہٕ چھِ کَماوان وۄنۍ گوٚو زیادٕ تَر چھِ لوٗکھ ییٚتہِ پرٛیویٹ مُلازمَتھٕے کَران تِکیٛازِ گورمٮ۪نٛٹ مُلازمَت چھِنہٕ ہر کٲنٛسہِ مِلان کِہیٖنۍ تہٕ واریاہ کَم لوٗکھ چھِ گورمٮ۪نٛٹ یہِ مُلازمَتھ کَران تہٕ واریاہ زیادٕ لوٗکھ چھِ پرٛایویٹٕے نوکری کَران تِکیٛازِ گورمٮ۪نٛٹ نوکری مِلُن چھِ آز واریاہ مُشکِل گوٚمُت تِکیٛازِ پَرَن وٲلۍ چھِ واریاہ زیادٕ تہٕ نوکری چھِ واریاہ کَم اِسلیے چھِ پرٛایویٹٕے بٔلکہِ أزِکۍ نوجوان چھِ وۄنۍ پَنُن کیٚنٛہہ بِزنِس کَران کھڑا پَنُن کانٛہہ کاربار کَران کھڑا یُس کٔرِتھ تِم پَنُن پان تہِ چھِ پَکناوان تٕے باقٕے کیٚںٛہہ ہَن تہِ چھِ روزگار دِوان تہٕ میون مے چھِ یِہوٚے میون چھِ ہٮ۪کہِ یِہوٚے مَشوَر ٲسِتھ کہِ زیادٕ تَر پَزَن اَسہِ پَنُن کاربار کھُلاوُن تِکیٛازِ تِم کاربار کھُلٲیِتھ ہٮ۪کو أسۍ واریاہ بے روزگارَن روزگار دِتھ تہٕ گورمٮ۪نٛٹ جاب گورمٮ۪نٛٹ نوکری چھَنہٕ ہَر کٲنٛسہِ مِلان کِہیٖنۍ تہٕ اَمہِ خٲطرٕ پَزَن اَسہِ پرٛیویٹ اِدار کھُلاوٕنۍ پَنُن بِزنِس پَزِ کھڑا کَرُن یَتھ سۭتۍ اَسہِ پانَس تہِ مِلہِ فٲیدٕ تہٕ سانہِ سۭتۍ مِلہِ باقیَن دَہَن تہِ فٲیدٕ